تُہۍ چھِو حظ ٹیلر مےٚ حظ ٲسۍ یہِ تۄہہِ دِژے مےٚ پٔتمہِ لَٹہِ تِم فِراکَس ییٖژہ زٕ ژور مےٚ چھِ گژھان تِم کھٲلۍ تِم ٲسۍ مےٚ آلٹر کَرٕنۍ یِمن ٲس آلٹریشَن ترٛاوٕنۍ کٔژِ بَجہِ تُہۍ چھِو حظ أتی آسان دُکانسٕے پٮ۪ٹھ اَدٕ حظ ادٕ حظ شُکریہ